مےٚ ہَسا چھِ واریاہ زیادٕ بٲڈواچِنٛگ ہیٖروز روٗزۍمٕتۍ مگر تِمو مَنٛز ہَسا چھِ کینٛہہ یم ہَسا مےٚ زیادٕ پَسَنٛد چھِ یِمو مَنٛز ہَسا اکھ چھُ جان جیمٕز ہیوڈوبان یِمن چھُ ناو عجیٖب بیٚیہِ ہَسا چھُ بیٛاکھ راجَر ٹوری پیٹَرسَن یُس ہَسا یہِ جان جانز تہٕ بِڑان اوس یہِ ہَسا اوس ایمیرِکاہُک روزَن وول أمِس ہَسا چھِ اکھ کُنوُہمہِ صدی ہُنٛد ہَسا اوس یہِ مایا ناز نیچرَلِسٹ آرنیتھو لاجِسٹ آرنیتھو لاجِسٹ ہَسا گوٚو یُس ہَسا یِمَن پٔرِندَن مُتعلِق یُہُنٛد یہِ سپیشلِسٹ آسہِ بیٚیہِ ہَسا اوس یہِ پینٹَر تہِ بَڑٕ زَبردَس أمۍ ہَسا چھِ پَنٕنۍ بُک اکھ لیٚچھمٕژ دَ بٲڈٕس آف امیرِکا یۄس ہَسا واریاہ زیادٕ فیمَس گٔے یہِ ہَسا چھِ وٕنہِ تہِ چھِ یِوان ماننہٕ یہِ کِتاب یہِ بُک ہَسا چھِ یِوان ونہ تہِ ماننہٕ بٲڈسَن مُتعلِق ہَسا چھِ یہِ بَڑٕ زَبردَس کِتاب أمس ہَسا اوس بَچپَن پٮ۪ٹھٕے شوق یِمنٕے پٔرِندَن سۭتۍ روزنُک یِمَے زاننٕکۍ یِم پٔرِندٕ أمۍ ہَسا ییٚلہِ یہِ لۄکُٹ اوس تہٕ أمس ہَسا گُزریو لۄکٹی مول پَتہٕ ہَسا کٔر أمس ماجہِ یوت پروَرِش سوٗزُن سکوٗلَس مَنٛز مگر أمِس اوس نہٕ زیادٕ پَرنَس کُن اوس أمس زیادٕ لگاوا کینٛہہ أمِس ہَسا یہِ اوس نیچَرَس سۭتی نیچرَلِسٹَے اوس یہِ بَڑٕ زَبَردَس اوس یہِ أمِس ہَسا اوس یُکنُے لَگاو تہٕ پَتہٕ یُس أمِس أمِس اوس شوق تہٕ پَتہٕ بَدلو أمۍ یہِ شوق پَنُن پرٛوفٮ۪شَنَس مَنٛز پَتہٕ ہَسا بَنیو یہِ دُنیُہُک بوٚڈ بار نیچرَلِسٹ پَتہٕ ییٚلہِ یہِ بوٚڈ پَہمَتھ گوٚو أمۍ لٲگۍ پونٛسہٕ وونٛسہٕ کماوٕنۍ تہٕ پَتہٕ کوٚر أمِس یہِ یُس أمِس شوق اوس پَتہٕ بَدلو أمۍ یہِ پرٛوفیٚشَنَس مَنٛزے ہیوٚتُن اَتھ نیچرَس کُن اوس یہِ زیادٕ تتھ مَنٛز ہیوٚتُن مَکان اکھ تہٕ بَنووُن مکان جَنٛگلَس نَزدیٖکھے ییٚتہِ یِم واریاہ بٲڈ ٲسۍ آسان بیٚیہِ ہَسا اوس یہِ نیران ٹرٛیکِنٛگ کَرنہِ باقیَن چیٖزَن أمِس ٲس پَتہ کیمرہ ویمرہ تہٕ اوس یِمَن یہِ فوٹو تُلان أمۍ سٕنٛدۍ فوٹو ہَسا ٲسۍ میٚگزیٖنَن مَنٛز تہِ یِوان أمِس ہَسا آو کُنوُہ شتھ پانٛژھ نَمتَس مَنٛز ہَسا أمِس میٚڈٕ اٮ۪وارڈ اکھ دِنہِ بیٚیہِ حظ اوس یہِ پینٹِنٛگ تہِ بناوان پینتِنٛگ مُتعلِق آو أمِس ارنَمتَس پانٛژھ نَمتَس مَنٛز آو أمِس اٮ۪وارڈ دِنہٕ پینٹِنٛگ مُتعلِق بیٚیہِ یُس بیٛاکھ اوس مےٚ زبردس یُس مےٚ ایڈمایَر چھُ کران سُہ ہَسا چھُ راجَر ٹوٗری پیٚٹَرسَن یہِ ہَسا چھُو بَڑٕ بہتریٖن شَخصیت اکھ روٗزمٕژ بٲڈ واچِنٛگ ماڈٲرٕن بٲڈ واچِنٛگَس مَنٛز چھُ یہِ بَڑٕ زَبَردَس رول أمۍ سُنٛد أمۍ ہَسا چھِ پَنٕنۍ اکھ کِتاب لیٚچھمٕژ دَ رول ماڈل اِن دَ گرٛیٖن کوٚمینٹی أمۍ ہَسا چھِ بیٛاکھ کِتاب لیٚچھمٕژ یَتھ ہَسا ناو چھُ فیٖلڈ گایڈ ٹُہ دَ بٲڈس یۄس ہَسا پَبلِش گٔے کُنوُہ شَتھ ژۄیہِ ترٕہَس مَنٛز أمِس ہَسا آو اَمہِ خٲطرٕ اٮ۪وارڈ تہِ دِنہٕ یُس ہَسا یُس تہِ کانٛہہ بٲڈ نیچرَلِسٹ آسہِ تٔمۍ سٕنٛد خٲطرٕ ہَسا چھُ یہِ یُس نوٚو نوٚو آسہِ تٔمۍ سٕنٛدۍ خٲطرٕ چھُ یہِ بَڑٕ بہتریٖن کتاب بیٚیہِ ہَسا اوس أمِس اوس باسان بہٕ چھُس کران یِمن جانوَرَن سۭتۍ کتھ تہِ بہٕ ہَسا چھُس یُہُنٛد وکیٖل بیٚیہِ یہِ اوس دَپان لٕکَن بہٕ چھُس جانوَرَن ہُنٛد وکیٖل وٕڑٕوٕنٮ۪ن جانوَرَن ہُنٛد وکیٖل ہَسا چھُس بہٕ اگر کُنہِ تہِ شایہِ جانوَرَس آسہِ ہہ تکلیٖف وکلیٖف یہِ ہَسا اوس تٔمِس ہٮ۪لپ کران یہِ اوس تٔمس مدد کران بیٚیہِ اوسُس ٹرٛیٖٹمٮ۪نٛٹ تہِ اصٕل پٲٹھۍ کِیَر تہِ کَران پرٛووایڈ بیٚیہِ اوسُس ٹرٛیٖٹمٮ۪نٛٹ تہِ دِوان بیٚیہِ ہَسا اوس یہِ بَچاوان باقیَن جانوَرَن یِم سٕپیٖشیٖز چھِ یِم ایٚکسٹِنٛکٹ چھِ گَژھان دۄہ کھۄ دۄہ یہِ ہَسا اوس یِمن بچاوان یِم زَن یِم ڈِفاریسٹرٛیشَن چھِ گَژھان یہِ ہَسا اوس اتھ خلاف بَڑٕ زبردس اوس اَتھ خلاف یہِ تَمہِ خٲطرٕ ہَسا اوس یہِ واریاہ گوٚو یہِ ہَیَر ایتھارٹی تہِ کُن یہِ تہِ اوس کَمپلینٹ کران تِمن خلاف یم ہَسا یِم یہِ یِم ہَسا یِم ڈِفاریسٹرٛیشَن ٲسۍ کران تِمَن خلاف ہَسا چھُ یہِ کمپٕلین تہِ لگاوان یہِ ہَسا اوس دَپان تِژٕے ہن کٔرِو تِژٕے ہن ژٔٹِنۍ یِم کُلۍ وُلۍ یِژٕے ہن ضوٚرتھ چھِ اٮ۪کسٮ۪س مہ سا کٔرِو کینٛہہ بیٚیہِ ہَسا اوس یہِ باقیَن لٕکَن تہِ اَتھ مُتعلِق جاگرُت کران کہِ اَسہِ ہَسا پَزن یِم یِمن پٔرِندَن ہٕنٛدۍ کَم فٲیدٕ چھِ اَسہِ اَسہِ پَزن نہٕ یِم مارٕنۍ کینٛہہ اَسہِ پَزن یِم یِتھَے کٔنۍ بچاوٕنۍ یِم پَزن نہٕ زیادٕ مارٕنۍ کینٛہہ